ہیلو السلام علیکُم چھُس یہِ آرچِڑ ووٗمٮ۪ن مےٚ اوس ژوٗنٹھۍ کٕنٕنۍ أسۍ چھِ سرینگرٕ پٮ۪ٹھ آز کیٛاہ حظ چھِ ریٹ گژھان اچھا ٹھیٖک چھُ پَگاہ ؤنۍزیو مےٚ اَلسلام علیکُم